نمتھ ساس سَتھ ہَتھ زٕ اکھ لچھ ژُنَمَتھ ساس ترٛےٚ ہَتھ تہٕ وُہ ترٛےٚ لچھ پانٛژھ شیٖتھ ساس ژور ہَتھ پنٛداہ شےٚ لچھ ترٛےٚ ستتھ ساس زٕ ہَتھ تہٕ باہ ٲٹھ لچھ اَرشیٖتھ ساس ٲٹھ شیٚتھ اَرشیٖتھ